اَسلام علیکُم اَہَن حظ ٹھیٖک پٲٹھۍ اَہَن حظ کٔرِو حُکُم

اَچھا بِلکُل یِم کامہِ چھِ أسۍ یَژھان کَرٕنۍ اَسہِ اوس اَمہِ خٲطرٕ اَکھ ایڈواٹایزمٮ۪ٹ تہِ کوٚڑمُت اَسہِ ٲسۍ واریاہ اَمِکۍ رِزیوٗم تہِ آمتٮ۪ن واریاہ بَچو مگر تُہۍ گوٚو تھوڑا لیٹ پہمَتھ تہٕ تۄہہِ چھُو نا آمٕژ اِنفارمیٚشن ونفارمیشَن اتہِ کانٛہہ سورسا کیٚنٛہہ تۄہہِ وقتس پٮ۪ٹھ آسِو دِوان اِنفارمیٚشَن تُہۍ تُہۍ کَتہِ پٮ۪ٹھ چھُو تُہۍ کَتہِ پٮ۪ٹھ چھُو تُہۍ کتہِ پٮ۪ٹھ چھُوکَتھ کَران ڈِسٹرک بانٛڈی پورا آ ڈِسٹرک بانٛڈی پورَس منٛز ہے چھُنہٕ خاص تیٛوٗتاہ کیٚنٛہہ أتی نہَ چھُ نٮ۪ٹ ؤرٕک اَتی چھُ اَسہِ زیادٕ ضروٗرت أسۍ ٲسۍ وَنان یَژھان زِ اَسہِ گوٚژھ اَمہِ سایڈٕ یُن کانٛہہ والَنٹیرا یُس یہِ سون یہِ اَتھ منٛز کَرِہے ٹھیٖک چھُ تہٕ رزیوٗم وزیوٗم چھُوا تۅہہِ ریٚڈی تُہۍ چھُوا بنومُت یہِ نہَ حظ یہِ چھُ آن لاینٕے وُٕنکٮ۪س کتہِ گژھِ آف لایَن پٲدٕ تُہۍ چھُنا اَتھ گوٚو نا لاسٹ ڈیٹ وۅنۍ کَرو آن لاینٕے أسۍ پانہٕ وٲنۍ یہِ ٹھیٖک ٹھیٖک یِم ییٚمہِ پتہٕ مسٲ نہَ یِم کر ژٕ ژوٚوُہ وُنہِ ووٚنے نا ژےٚ تُہۍ کٔرِو ترٛٲوِو تُہۍ جۄایِن یہِ رِزیوٗم أسۍ کَرو تُہۍ پتہٕ ییٚلہِ تُہۍ اَصٕل پٲٹھۍ ٲسِو کٲم وٲم کٔرِو پتہٕ بنِو تُہۍ اصٕل پٲٹھۍ تۄہہِ دِمہو أسۍ سایٹہٕ تہِ برابر تَتھ پٮ۪ٹھ أسۍ تِم اَپ لوڈ کَران کپٲرۍ کیٛاہ پرٛابلِمٕز چھِ تہٕ تِمَن آسہِ کیٚنٛہہ یورٕ یہِ سانہِ دٔسۍ یی کینٛژھا تتھ پاسِبلٹی آسہِ أسۍ آسو تۅہہِ وَنان تُہۍ ٲسِو تہِ کَران تہٕ اِنشاللہ بہ بہتری گَژھِ گامہٕ خٲطرٕ کیٚنٛہہ نہَ کیٚنٛہہ نہَ حظ چھُ ترٛٲیِو تُہۍ رِزیوٗم تہٕ بس ٹھیٖک حظ چھُ باقٕے چھُ